ہٮ۪لو اَسَلامُ علیکُم اہَن حظ ٹھیٖک آ سمیٖر احمدٕے چھُس تُہۍ چھِوا ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ چھِو حظ اہَن حظ اہَن حظ أسی حظ چھِ أسی چھِ ترٛام حظ ترٛامَس چھِ مختلف ریٹہٕ تۄہہِ کیٛاہ اوسو ضروٗرت تۄہہِ کیٛاہ حظ اوسو ضروٗرَت آ بنن نا اہَن حظ دُکان حظ چھِ اَسہِ کۄلگوم چھُو تۄہہِ پَییی کۄلگامہِ گام اَکھ چھُ تَتھ چھُ ناو پونیو پونیو چھُ اَسہِ دُکان تُہۍ ہیٚکِو توٚتانۍ یِتھ تُہۍ ہیٚکِو اگر نہٕ تۄہہِ پاے تہِ آسہِ تُہۍ ہیٚکِو مولوٗم تہِ کٔرِتھ ترٛام چھِ گژھن بَہہ شیٚتھ رۄپیہِ نا حظ گژھِ تہِ ڈِسکاوُنٛٹ تہِ گژھِ ییٚلہِ تۄہہِ نیُٚن آسہِ کیٛازِ گژھِ نہٕ ڈِسکاوُنٛٹ ڈِسکاوُنٛٹ ہٮ۪تھ تہِ دِمو اَتہِ چھِ ییٚتہِ حظ چھِ واریاہ قٕسٕم ترٛام چھِ سِٹیٖل چھُ کٮ۪ٹٕلۍ چھِ ییٚتہِ چھِ واریاہ آیٹَم چھِ ییٚتہِ اہَن حظ اَسہِ اوس اَے یہِ کُس مَسلہٕ چھِ یِیِو گٲڑۍ ہٮ۪تھ کینٛہہ چھُنہٕ پَرواے کیٛاہ حظ اہَن حظ اہَن حظ اہَن حظ سُہ تہِ حظ بَنہِ سُہ تہِ بَنہِ اہَن حظ اہَن حظ سُہ تہِ بَنہِ بَنہِ سُہ تہِ بَنہِ اہَن حظ آ اہَن حظ بَنہِ سورُے سورُے بَنہِ اہَن حظ آ تۄہہِ تۄہہِ کٔرِو مولوٗم کٔرِو یوٚتانۍ یِیِو تُہۍ تُہۍ یہِ یِیِو دُکانَس پٮ۪ٹھ دُکان پٮ۪ٹھٕے کَرو أسۍ کَتھ باتھ تۄہہِ کیٛاہ چھِ نیُٚن کُس آیٹَم چھِ نیُٚن کٮ۪ٹٕلۍ چھےٚ نِنۍ کیٛاہ چھےٚ نِنۍ ترٛام چھےٚ نیُٚن سِٹیٖل چھےٚ نیُٚن یہِ تۄہہِ لَگوٕ سُہ ییٚتی تہٕ ہرکانٛہہ آیٹَم چھ ییٚتہِ ایویلیبٕل اہَن حظ کَنسیشَن تہِ گژھِ اہَن حظ سورُے کَنسیشَن وَینسیشَن ہٮ۪تھ گژھِ

کَر یِیِو تُہۍ أسۍ گٔیے أسۍ چھِ آسَان ہمیشہ تٔتی دُکانسٕے پٮ۪ٹھ چھِ آسَان ہمیشہِ أسۍ چھِ گژھان اورٕ یورٕ کُنُے حظ تُہۍ یِیِو تُہۍ یِیِو کینٛہہ چھِنہٕ پَرواے ییٚتہِ مِلہِ ڈِسکاوُنٛٹ وِسکاوُنٛٹ مِلہِ ییٚتہِ

صُبحس یی زیو تُہۍ صُبحس یی زیو تُہۍ صُبحس دَہ کَہہ بَجے تانۍ یی زیو اہَن حظ ٹھیٖک چھُ نا ٹھیٖک آ ٹھیٖک ٹھیٖک کینٛہہ چھُنہٕ پَرواے تُلِو